ہٮ۪لو اسلام علیکُم شُکُر تُہۍ چھُو حظ ٹھیٖک حُکُم جناب حُکُم کٔرِو

آ آ اہَن حظ اَہَن حظ أسۍ حظ چھِ بَناوان لۄکُٹ تۄہہِ کیٛاہ چھُو آنٛگُن کوٗتاہ چھُ سایز کیٛاہ چھُ آنٛگنَس کوٗتاہ بوٚڈ چھُ اَرداہ مَرلہٕ گوٚو واریاہ بوٚڈ آنٛگُن چھُ اَہن حظ جِناب سُہ گوٚو وٕچھِتھ ییٚلہِ أسۍ بَناوو أتی وٕچھُو پَسنٛد کھَسہِ أتی ؤنِو تُہۍ پانَے حظ تُہۍ ؤنو مےٚ اَکھ چیٖز تُہی ؤنِو مےٚ کیٛاہ چھُ کَرُن اَسہِ یہِ پانَے چھےٚ اَنٕنۍ تُہۍ أنۍوا پانَے أسۍ اَنوا کیٛاہ کٔرِو کَمہِ حِساب چھُ کَرُن باغ تہٕ أسۍ چھِ پانَے اَنان حظ آ أسۍ چھِ پانَے سورُے کَران باغ دِوان فِٹ کٔرِتھ پَتہٕ یِم چارجٕز کھَسان چھِ تِم پونٛسہٕ چھِ پٮ۪وان دِنۍ حظ مٲلۍکَس باقٕے چھِ أسۍ سورُے پوش ووش آسَن لاگٕنۍ پھَموار آسہِ لاگُن کیٛاہ آسہِ کَرُن سُہ چھِ أسۍ سورُے پانَے حظ کَران یِم اے ٹُہ زَڈ دِمو تۄہہِ باغ بَنٲیِتھ تۄہہِ چھُو باغَس منٛز کُرسی لاگٕنۍ تہِ بِہُن آ درٛمُن وَمُن چھُ لاگُن اَتھ چھُنہ درٛمُن لاگنَے اے زَبردست حظ زَبردست درٛمُن آسہِ لٲگِتھ تُہۍ وٕچھُو پارَک کِژھ آسہِ بَنٲیِتھ ییٚلہِ تۄہہِ پسنٛد یی تیٚلہِ دِیِو پونٛسہٕ أسۍ چھِ ہٮ۪وان فُٹوار پٲٹھۍ تہِ أسۍ چھِ کَران ٹھیکہٕ تہِ تۄہہِ کَتھ منٛز یی برابٔدی حظ أسۍ چھِ ہٮ۪وان ٹھیکَس منٛز کھَسہِ تۄہہِ اَرداہَن مَرلَن ڈاے لَچھ تامَتھ

باغ چھُنہٕ حظ بَنان اَرداہ مَلٕرۍ یہِ چھُ کَنال زٔمیٖن یہِ مہ چھُ جوک یہِ چھُ کَنال زٔمیٖنَس باغ بَناوان یہِ چھُ واریاہ بوٚڈ واریاہ بوٚڈ باغ یہِ چھُ واریاہ بوٚڈ باغ یہِ حظ چھِ واریاہ بوٚڈ باغ بَنان تُہۍ وٕچھُو اَتھ کھَسہِ اَمہِ سۭتۍ پَتہٕ قۭمَتھ تہٕ تُہۍ وٕچھُو باغ اَتھ ییٚلہ پَتہٕ نیٚبٕرۍ باقٕے گَرٕ وٲلۍ تہِ تِم تہِ آسان اَتٮ۪تھ شُگلہ کَران سیرا کَران اَتھ باغَس منٛز اَدٕ فُٹوار حِسابٕے کٔڑِو فُٹوارَسٕے منٛز دِمو أسۍ بَنٲیِتھ ہہ فُٹوارَس منٛز اگر تۄہہِ برابٔدی فُٹوارسٕے منٛز یی تۄہہِ برابٔدی فُٹوارسٕے منٛز کَرو تَتھ کیٛاہ پرٛابلِم چھِ اگر ٹھیکس منٛز کٔرِو ٹھیکسٕے منٛز فُٹوارَس منٛز کَرو أسۍ ہٮ۪مو أسۍ تۄہہِ پانٛژھ ہَتھ رۄپیہِ فُچہٕ آ بیٚیہِ چایہِ زٕ بَتہٕ بَتہٕ کھٮ۪مو أسۍ پنٛنُے بتہٕ اَنو أسۍ پانَے سۭتۍ کیٛازِ تۄہہِ پَتہٕ چھُو تۄہہِ ماز واز تَتھو نہ نہ تُہۍ کٔرِو پانَے حِساب اَتھ کوٗتاہ لیبَر لَگہِ کوٗتاہ لَگہِ پوش کۭتِس یِن درٛمُن کۭتِس لَگہِ وٕچھ حظ آز ما چھِ لاگان یہِ درٛمُن وَلہٕ ہُتٮ۪تھ اَنو سڑکہِ کٔڑتھ آز چھُ پٮ۪وان بیٚبرٕ پٮ۪ٹھ تارناوُن درٛمُن خبر حظ ویسے بوٗزمُت چھُم تہٕ مگر وۄنۍ پَیا چھُنہٕ پوٗرٕ کیٚنٛہہ کیٛاہ گٔے برٛانٛدٕ کٔنۍ اَچھا برٛانٛدٕ کٔنۍ اَچھا اَچھا ٹھیٖک نہٕ حظ أسۍ چھِ وَنان اہَن حظ ٹھیٖک حظ یہِ تۄہہِ مَشوَر یی مےٚ کٔرۍزیو تُہۍ فون کیٛاہ آسہِ کَرُن تُہۍ وٕچھُو تۄہہِ کیٛاہ مَشوَر یِیِو مےٚ کٔرۍزیو فون بہٕ کَرٕ بہٕ گوس حٲضر جِناب مےٚ ؤنۍزیو کیٛاہ چھُ کَرُن اوکے سَر اوکے سَر